ہیٚلو السلام علیکُم تُہۍ چھُو ٹھیٖک اَصٕل پٲٹھۍ چھُوٕ اَسہِ اوسوٕ تۄہِہ اوترٕ اَکھتُے زٔمیٖن ترٛومُت تُہۍ چھو نہٕ وۄنۍ دیوارٕے دِوان وۄنۍ کَر دِیِو تُہۍ دیوار یہٕ حظ چھِ غلط گژھان نہ حظ یہِ چھُنہ غلط گژھان دۄہَے دۄہَے اَکھَ ترٛوو اَسہِ زٔمیٖن تہِ وۄنۍ چھُو نہٕ تُہۍ دیوار تہِ دِوان کِہیٖنۍ تُہُنٛد مقصدا کیاہ نہ حظ وۄنۍ کٔرتو کینٛہہ وۄنۍ نَوِ رٮ۪تہٕ دِیٖزیو دیوار وۄنۍ چھُنہ مُحرَم وُحرَم تہِ پَکان وۄنۍ کیاہ کَرو أسۍ امہِ پَتہٕ چَل چلو بیٚہہ بیٚہہ خۄدایَس حوالہٕ اَدٕ حظ بیٚہہ خۄدایَس حوالہٕ